اَسہِ حظ کَرے تُہنٛدِ کَمپنۍ ہٕنٛز یعنے اوٗشا کَمپنۍ ہٕنز کَرے اَسہِ فین اکھ حظ آرڈر چونٛکہِ سُہ فین ٲس واریاہ شو دار تہِ اوس سُہ اور سُہ اوس واریاہ ہوا تہِ دِوان ٹھیٖک پٲٹھۍ حظ اور بوٚڑ چیٖز اوس تَتھ یہِ کہِ سُہ ٲسۍ الیکٹسٹی کنزمپشن ٲسۍ تَتھ واریاہ کَم حظ یعنے سۄ ٲسۍ نہٕ تیٖژہ کَنزوٗم کران الیکٹسٹی کِہینۍ اَگر اَسہِ چوٗنٛکہِ أسۍ چھِ تَتھ ایریاہَس منٛز بَسان یَتھ ایریاہَس منٛز یہِ الیکٹسٹی ہِنٛز واریاہ زیادٕ پرابلِم چھِ لیکِن یِتھ پٲٹھۍ اَسہِ یہِ فین أنۍ آ اَسہِ گٔیے نہٕ سُہ برابلِم کِہینۍ تہِ نہٕ یعنے اَسہِ چلے یہِ واریاہ کَم لو وولٹیجس پٮ۪ٹھ تہِ یہِ فین حظ اور بیٚیہِ اوس یہِ ہوا دِوان پوٗرٕ کِمرس تہِ حظ اَسہِ اور بیٚیہِ اوس یہِ چیٖز اَتھ فینہِ منٛز اسہِ کہِ اتھ اوس شو وو تہِ اوس اَتھ واریاہ اَصٕل حظ اور بیٚیہِ گٔیہِ نہٕ یہِ خراب تہِ نہٕ اَسہِ کِہیںی تہِ نہٕ چوٗنکہِ أسۍ چھِ یہِ پٔتمیو دۄیو تریو ؤریو پٮ۪ٹھٕ اَستعمال کران اور اتھ پٲٹھۍ أسۍ یہِ اِستعمال کران چھِ وۄنۍ گٔیے نہٕ اَسہِ یہِ خراب کِہینۍ تہِ نہٕ اور أسۍ چھِ یہِ ٹھیٖک پٲٹھۍ حظ چلان اَسہِ اور بیٚیہِ چھُ مَسلہٕ یہِ کہِ شور وور تہِ چھِنہٕ یہِ زیادٕ کران کِہینۍ تہ نہٕ اور ہوا دِنہٕ وِزِ تہِ چھ نہٕ یہِ تِژہ سٹاٹ کران ییٚلہِ یہِ چلاوان چھِ واریاہ بَڑٕ نٔفیٖض پٲٹھۍ چھ یہِ چلان حظ اَسہِ اور یہِ چھِنہٕ اَسہِ کانٛہہ تہِ ڈسٹربنس کریٹ کران کَمرَس منٛز کِہینۍ تہِ نہٕ اور یہِ چھُ واریاہ اَسہِ اَصٕل فیٖلِنٛگ حظ دِوان حظ اور مَسلہٕ بیاکھ اکھ معاملہٕ چھ فینہِ ہُنٛد یہِ کہِ یِژھ پٲٹھۍ اَسہِ یہِ اِستعمال کٔر تَنہٕ پٮ۪ٹھ چھ اَسہِ باسان کہِ بیٚیہِ یِژھے فینہٕ اَنناوہو أسۍ پَنٕنِس گرس اَنٛدر حظ انشااللہ یِتھۍ پٲٹھۍ تہِ اَسہِ یہِ کانٛہہ تہِ فین آسہِ ہسا اَنو اَمہِ کَمپنۍ ہُنٛد اور بیٚیہِ کر تہِ اِستعمال حظ تِکیازِ گۄڈٕنیتھٕے کٔر مےٚ ییٚمِچ کَتھ کہِ یُس یہِ الیکٹسٹی اَمِچ کنزمپشن چھِ یہِ چھِ واریاہ کم حظ اور اَگر أسۍ پانٛژھ دہ فین تہِ کَرو پَنٕنِس گرَس اَنٛد اِستعمال اَسہِ چھُ نہٕ باسان کیٚنٛہہ اَسہِ کیاہ پَزِ اَسہِ کر پیٚیہِ جنریٹر اِستعمال کَرُن یا بیٚیہِ کانٛہہ اِستعمال کَرُن اَسہِ چھِ یہِ کہِ گورمینٛٹ کِس پاورَس پٮ۪ٹھ تہِ ہٮ۪کو أسۍ یہِ آرام سان پٲٹھۍ اِستعمال کٔرِتھ اَگرچہِ أسۍ فارفٔلنگ ایریاہَن منٛزٕے روزان چھِ اور بیٚیہِ چھِ اَتھ یہِ چیٖز کہِ یُس ییٚمیُک کَلر اوس سُہ چھُ واریاہ دِل خۄش کران اور بیٚیہِ یۄس اَتھ شو وو اوس پوش ووش ٲسۍ بَنٲیِتھ تِم تہِ ٲسۍ واریاہ اَصٕل اور بیاکھ اکھ معاملہٕ چھُ یہِ کہِ یِژھ پھرِ یہِ فین ٲسۍ اِستعمال اَنان چھِ تِژہ پھرِ چھِ اَسہِ یۄس سۄ پَنٕنۍ سۄ تھکاوَٹھ یُس آسان چھِ اَسہِ دۄہس سَپدامٕژ یا گرمی محسوٗس گژھان چھِ سُہ چھِ ییٚمہِ فینہٕ ذریعہِ اَسہِ ختم گژھان اور یُس یہِ فین چھُ یہِ بَریو اَسہِ واریاہ کَم ریٹن منٛز تہِ تِکیازِ چوٗنکہِ فارفٔلنگ ایریاہٕکۍ یِم لوٗکھ آسان چھِ یِم چھِ تھوڑا بہت غریٖبے آسان اَسہِ چھِنہٕ تیٖژہ سۄ آمدنی آسان کیٚنٛہہ کہِ أسۍ کیاہ اَنو تٔمۍ ہیوی فینہٕ چوٗنٛکہِ یُس اَسہِ فین ٲس یہِ بَنیو اَسہِ رۄپیس ٲٹھن شتن منٛز اور تقریٖبن آسہِ اَسہِ رۄپیس پانٛژہن ساسَن منٛز اَتھ اَمہِ نِش بینِفٹ حٲصِل کورمُت اور سٲنۍ بَچہٕ وَچہٕ یِم آسان چھِ تٔمۍ چھِ یژھ پھرِ تہِ تٔمۍ تھکاوَٹھ محسوٗس کران چھِ پَتہٕ چھِ تِم اَمہِ نِش ہوا حٲصِل کران اور بوٚڑ چیٖز چھُ اَتھ یہِ کہِ یہِ فین چھُ سُہ اکھ فین چوٗنکہِ یِم تہِ یِتھ یہِ چاہے اے سی ٲسۍ تن وغیرہ ٲسۍ تن تِمن تتھ چھِ پیوان آبٕچ فیسلٹی تھاوٕنۍ برونٛہہ کِنہِ حظ یا تَتھ چھِ پیوان تِم فیسل تٔمۍ چیٖز اٮ۪ویلیبٕل تھاوٕنۍ تیلہِ چھِ تِم اِستعمالَس منٛز یِوان لیکِن یَتھ فین چھ یہِ چھ آرام سان پٲٹھۍ أسۍ یِژھ پھرِ اَتھ چھ پیوان سُچ تراوُن تہٕ یہِ چھ ہوا اَسہِ دِوان حظ اور بوٚڑ چیٖز چھُ یہِ کہ